کُنہِ لیپٹاپَس یا کَمپیوٗٹرٕ پٮ۪ٹھ لیکھنہٕ کھۄتہٕ چھِ مےٚ کاغذٕ سۭتۍ کاغذَس پٮ۪ٹھ قلمہٕ سۭتۍ لیکھُن پَسنٛد تہٕ وَ وَقتَس سۭتۍ سۭتۍ آو اَتھ منٛز تہِ وَقتَس سۭتۍ سۭتۍ آو اَتھ منٛز تہِ چینٛج اِتھ کٔنۍ زِ گۄڈٕ ٲسۍ لیکھان کاغذَس پٮ۪ٹھ قلمہٕ سۭتۍ وارٕ وارٕ آے ٹایِپرایٹَرَن پٮ۪ٹھ لیکھنہٕ تہٕ آز چھِ لیکھان ڈِجِٹٔلی کَمپیوٗٹرن تہِ لیپٹاپَن پٮ۪ٹھ کیٖبوڈو سۭتۍ اِتھ کٔنۍ آو لیکھنَس منٛز چینٛج